ہیٚلو وعلیکُم اَسلام ٹھیٖک پٲٹھۍ چھُو حظ آ اَصٕل پٲٹھۍ فرمٲوِو کَتھ حظ خٲطرٕ اَچھا ٹھیٖک وۅنۍ اَسہِ چھُ واریاہ قٕسٕم اَسہِ چھُ پھَرَسُو تہِ ڈۄنِیٛوٗ تہِ بیٚیہِ حظ چھُ یہِ کِکروٗ چھُو کُس حظ چھُ ضروٗرت ڈۄنِیٛوٗ تہِ چھُ تہٕ کِکرو تہِ چھُو اَصٕل یہِ حظ ییٚمیُک ڈۄنِیٛوٗ چھُ گژھان لگ بگ گَژھو سُہ تُرٛواہ ژۄداہ شیٚتھ تہٕ کِکرُک گژھن نَو شیٚتھ ہے نہَ حظ وۅنۍ تۄہہِ چھُو اَز حظ چھُ درٛۄجَر اَز کیٛاہ چھِ یِوان اَتہِ اَسہِ چھِ پیٚوان بُتھی یہِ زیادٕ درٛۅگ اَسہِ چھِ پَتہٕ موٚزوٗرۍ پانَس ہے نہَ حظ پانَے وُچھو وۄنۍ با مارکیٹ کوٚت چھےٚ اَسہِ چھِنہٕ حظ پیٚوان اَتھ موزوٗرۍ یہِ چھِ اَتھ چھا کَمٕے خاکھ ڈُلٲے اَسہِ حظ چھِ واریاہ ڈُلٲے نہَ نہَ کَم گژھِ نہٕ تیٛوٗتاہ کیٚنٛہہ تہٕ وۅنۍ دَہ دَہ وُہ رۄپیہِ کَرہوس زیادٕ نہٕ کیٚنٛہہ زیادٕ ہٮ۪کو نہٕ حظ نہَ ہے نہَ حظ اَسہِ حظ چھِ پٮ۪وان یہِ واریاہ دوٗر واریاہ جنٛگلَس منٛز کھَسُن اَز ما چھِنہٕ بۅنۍ بۅنۍ کِنۍ چھِی اَسہِ چھِ پٮ۪وان اَسہِ چھِ واریاہ گاڑِ کِراے تہِ اَز چھِ أسۍ دِوان یِمَن موزوٗرَن پانٛژ ہَتھ تِم چھِنہٕ اَز ساسہٕ وَرٲے مانانٕے وۄنۍ کیٛاہ ییٚلہِ یِمو کوٚر اَسہِ تہِ کھول پَتہٕ یورٕ نَتہٕ اوس نہٕ یہِ کیٚنٛہہ تہٕ وۅنۍ اَسہِ نہَ حظ یہِ بُتھِ مٔہ حظ چھِ چَلان بُتھِ ما اَسہِ ما چھُ موٚزوٗر پَتہٕ مانان تِم ما مانان یہِ اَسہِ تہِ مےٚ تہِ گوٚژھ کیٚنٛہہ فٲیدٕ اَتھ میلُن پَتہٕ فرٛستہٕ چھُو سُہ چھُ پیٚوٕ سَستَے سُہ پیٚوٕ شےٚ ہَتھ تام تہٕ فرٛس اگر نِیِو سُہ مگر تَتھ نیرِو نہٕ تیٛوٗتاہ کیٚنٛہہ سُہ چھُ جلدی نہَ حظ نہَ کِکروٗ چھُو تَتھ نَیرِو واریاہ ٹایم تہٕ بیٚیہِ چھُو یِمَن ڈوٗنۍ کُلیُک تہٕ تَتھ تہِ چھِ نیران ٹایم اَصٕل سُہ حظ پیٚیہِ لگ بگ پانٛژھ شےٚ کۄینٛٹَل حظ بیٚیہِ چھِ گٔے تِم شےٚ ساس رۄپیہِ تہٕ بیٚیہِ تھٲوِہوٗس لگ بگ حظ پیٚوٕ تۅہہِ یِہےَ ٲٹھ ساس تام ٲٹھ نَو ساس تام ہَے وَلہٕ حظ وۄنۍ کیٚنٛہہ چھُنہٕ تہٕ تۄہہِ کَر چھُو ضروٗرت وۅنۍ کَرو پَتہٕ ییٚتی کَتھ تہٕ وۄنۍ کٲنٛسہِ ؤنۍزیٚو نہٕ کیٚنٛہہ اَسہِ حظ چھِ پَتہٕ گژھان واریاہ پرٛابلِم وۅنۍ تُہۍ چھُو اَسہِ نِش نِوان تہٕ وۅنۍ وۅنۍ کَرو کیٚنٛہہ وۄنۍ زَیٚنَو نہٕ دَہ کیٚنٛہہ تہٕ پانٛژٕے زَیٚنَو تُہٕنٛدِس منٛز اَچھا اَچھا اَہَن حظ أسۍ حظ چھِ ٹھیٖک ٹھیٖک اَصٕل آ أسۍ چھِ بَناوان لۅکٹی لۅکٹی اَسہِ چھِ اَکھ دِوان یِمَن کانٛدرَن بیٚیہِ چھِ أسۍ یِمَے ہَمام وَمامَن دِوان أسۍ حظ چھِ بَناوان اَہَن حظ آ وۅنۍ مگر کٲنٛسہِ ؤنۍزیٚو نہٕ کیٚنٛہہ کیازکہِ اَسہِ چھِ گژھان پَتہٕ پرٛابلِم اَتھ منٛز کیٛازِکہِ مےٚ چھِنہٕ بُتھِ مانان کِہیٖنۍ اَسہِ حظ چھِ واریاہ خرچہٕ پٮ۪ٹھ چھُ اَز اَسہِ سیوٚد مِشیٖن پٮ۪ٹھ تَتھ تہِ چھِ لَگان واریاہ تیٖل کیٛاہتام تۄہہِ حظ چھِ وۄنۍ پَیی وقت کوٚت ووت اَہَن حظ خرچہِ حظ چھِ واریاہ اَتھ چھِ پٮ۪وان اَسہِ زٕ ترٛےٚ ڈُلاے کَرٕنۍ أکِس جایہِ پَتہٕ بیٚیِس جایہِ پَتہٕ گَرِ تہِ محنَت وۅنۍ تۄہہِ چھُو وۅنۍ ٹایمٕے تہٕ کیٚنٛہہ چھُنہٕ تہٕ تُہۍ ییٖزیٚو یِہےَ دَہ وُہ دۄہ گٔژھِتھ تہٕ أسۍ تھاوو کیٚنٛہہ چھُنہٕ اَہَن حظ آ اَدٕ حظ بِہِو رۄبَس حَوال